وٕچھ سا گۄڈنٮ۪تھ چھِ أسۍ گاو چھِ أسۍ رَچھان یہِ چھِ اَسہِ دۄد دِوان أمۍ سٕنٛدِس دۄدَس چھِ اَسہِ مارکیٹَس منٛز چھِ کٕنان أسۍ یہِ دۄد اَتھ چھِ اَسہِ پونٛسہٕ بَنان یا تھٔنۍ چھِ بَناوان یہِ دۄد چھِ رَٹان أسۍ یہِ چھِ پٮ۪وان کارُن یہِ چھِ پٮ۪وان پھاٹوُن اَتھ چھِ أسۍ بَناوان تھٔنۍ

یہِ تھٔنۍ تہِ اگر مارکیٹَس چھِ أسۍ کٕنان یہِ چھِ پیُور آسان صاف آسان گٔے اَتھ چھِ وَنان أسۍ یہِ چھِ گَرٕچ تھٔنۍ گریلوٗ تھٔنۍ یہِ چھِ اَتھ چھِ پونٛسہٕ ٹونٛک یِوان اَصٕل پٲٹھۍ باقٕے ژامَن چھِ بَناوان یہِ تہِ چھِ أسۍ أتھۍ دۄدَس بَناوان یہِ تہِ چھِ پٮ۪وان پھاٹوُن یہِ چھِ پٮ۪وان اَتھ چھِ پٮ۪وان اَکھ یہِ ترٛاوُن کیٛاہ چھِ اَتھ وَنان پھَٹکر پٮ۪وان ترٛاوُن یا ژۄکٮ۪ر کینٛہہ پٮ۪وان ترٛاوُن ییٚمہِ سۭتۍ یہِ پھَٹان چھُ اور تَتھ چھِ أسۍ ژامَن بَناوان یُس زَن بازرٕکہِ ژامنہِ ہٕنٛدۍ کھۄتہٕ چھِ مُفیٖد گژھان مَزٕدار چھِ گژھان کھٮ۪نَس منٛز چھُ لَزّت یِوان یِم چھِ اَمِکۍ فٲیدٕ اَسہِ گٲوٕنۍ مِلان یا گٲو چھےٚ پَگاہ بَچہِ زٮ۪وان سُہ بَچہِ چھِ أسۍ مارکیٹَس منٛز پَگاہ کٕنان اور زیادٕ کھۄتہٕ یِم وۄژٕج چھِ یِمَن زٮ۪وان تِم چھِ أسۍ گَرَس منٛز پانَے رَچھان پنٛنی خٲطرٕ کیٛازِ تاکہِ یہِ دیہِ پَگاہ دۄد امہِ سُنٛد أمِس ییہِ فٲیدٕ أمِس تہِ زٮ۪وَن پَگاہ پَنٕںۍ نسٕل زٮ۪وَن تِم تِم چھِ ہٮ۪کان أسۍ مارکیٹَس منٛز کٕنِتھ اَمہِ سۭتۍ چھِ پرٛوڈَکٹ بَڑان اور رۄپ رۄپَے چھِ بَڑان اور کَٹھ چھُ آسان یہِ چھِ أسۍ ما مارکیٹَس منٛز کٕنان پُجَس چھِن دِوان ماز ہٮ۪وان یہِ چھِ گَرٕ گریلوٗ کَٹھ چھِ آسان أمِس چھُ رَچھنَس منٛز چھِ أسۍ أمِس دوران نٮ۪تان چھِن یِیَر چھِ دِوان یہِ سُہ چھِ کٕنان تَتھ چھِ أسۍ پونٛسہٕ ٹوٗںٛک یِوان اَصٕل اور یِم چھِ اِہِنٛدۍ فٲیدٕ یا گٔب چھِ آسان تٔمِس چھِ بَچہِ زٮ۪وان اَسہِ چھِ نَوان چھِ زیادٕ زیادٕ تہٕ مال چھُ ہُران مال ہُریو پونٛسہٕ چھُ ہُران

بیٚیہِ کیٛاہ اوس یہِ وَنان گٮ۪و چھِ بَںاوان تھٔنۍ چھِ بَناوان باقٕے چیٖز چھِ یِمَن أسۍ کَران گٲو دۄدَس چھِ أسۍ تھٔنۍ بَناوان گٮ۪و چھِ بَناوان اور اَتھ چھِ دۄد کاران اَتھ چھِ ہر وۄتھان سُہ چھِ أسۍ جمع کَران تَتھ چھِ أسۍ سُہ چھُ منٛدان تَتھ چھِ أسۍ تھٔنۍ بناوان یُس زَن مُفیٖد چھِ صحتہٕ خٲطرٕ اور بازرَس منٛز تَتھ اَصٕل پونٛسہٕ یِوان تہٕ سُہ چھِ بازرٕکہِ ہُمہِ کھۄتہٕ گژھان زیادٕ پَہَم کاسٹٕلی قۭمتَس منٛز چھِ تَتھ زیادٕ پَہَم یہِ گژھان

جانوَر اَننہٕ ییٚمہِ ساتہٕ أسۍ جانوَر اَنان چھِ اَتہِ پٮ۪ٹھ چھِ أمِس لاگان لاگَتھ چھِ لاگان أمِس کھٮ۪ن چٮ۪ن چھِس دِوان رَچھان چھِن ٹھیٖک پٲٹھۍ اور تاکہِ یہِ چھِ اَسہِ پَگاہ فٲیدٕ واپَس دِوان اَسہِ چھِنہٕ کانٛہہ دِقت اَمہِ سۭتۍ یِوان رۄپیہِ دَہ چھِ اَسہِ اَمہِ سۭتۍ أمۍ سٕنٛدۍ سۭتۍ بَنان گاسہٕ چھُ نیران یا گَریلوٗ کینٛہہ ژھۄٹھ وۄٹھ چھِ یہِ چھُ أسۍ سبزی چھِ آسان سُہ ژھۄٹھ چھُ ہُران سُہ چھِ ترٛاوان یِمَن سُہ چھُ کھٮ۪وان یِم تاکہِ پُلوٗشَنَس نِش تہِ چھِ بَچاوان اَسہِ یِم تہٕ یہِ ژھۄٹھ وۄٹھ چھِ یِم کھٮ۪وان ژھیٚٹھۍ ترٛیش چھِ آسان سُہ چھِ کھٮ۪وان چٮ۪وان یِم تَمہِ سۭتۍ چھِ یِمَن تہِ گرٛوتھ گژھان یِہِنٛدۍ خٲطرٕ یہِ چھِ سُہ مُفیٖد اسلیے چھِ أسۍ زیادٕ کَران رَچھنٕکۍ ڈِمانٛڈ کَران زیادٕ یِم رَچھنہٕ خٲطرٕ تاکہِ گَرِ گَرَس منٛز تہِ کانٛہہ چیٖز یہِ آسہِ ہُریمان سُہ چھِ أسۍ یِمَن دِوان یِمَن چھِ نفٕس بَچان تَمہِ سۭتۍ تَمہِ سۭتۍ چھِ یِم پَکان اور اَسہِ چھِ یِوان فٲیدٕ مارکیٹَس مںٛز پَگاہ آسہِ کانٛہہ کانٛہہ چیٖز تہِ اٮ۪مرجَنسی کٕنِتھ یا کَٹھ چھِ یِوان رۄپیہِ دَہ آسَن ضوٚرَتھ تِم پونٛسہٕ چھِ بَنان کَٹھ کوٚڈ یہِ دیُت پُجَس تٔمِس چھِ ہٮ۪وان رۄپیہِ دَہ اور کانٛہہ سختی چھَنہٕ اَمہِ سۭتۍ یِوان یا کانٛہہ چھِ آسان بیکار چھِ آسان گَرِ سُہ چھِ ہٮ۪کان رٔچھِتھ یِم اَصٕل پٲٹھۍ تِمَن چھِ گَرٕ پَکان پَنُن عیال پَکان اَتھ پٮ۪ٹھ اَصٕل پٲٹھۍ